اسلامُ علیکُم بہٕ حظ چھُس اٮ۪نامُ الحَق آز وَنہو تۄہہِ بہٕ اَکہِ گیمہِ مُتعلِق یہِ چھِ سۄ گیم یۄس نہٕ زیاد تَر چھِ یِوان گِنٛدنہٕ کینٛہہ مگر یہِ چھُ آمٕژ گِنٛدنہٕ واریاہ واریاہ پَتہٕ پؠٹھ اَتھ گیم چھِ زیادٕ تر لَکُٹ شُرۍ گِنٛدان تِمن چھُ اَتھ واریاہ مَزٕ یِوان گِنٛدنَس بٔڑۍ چھِ نہٕ اَتھ یِتھ پٲٹھۍ زیادٕ گِنٛدان کینٛہہ مگر اگر نؠبرٕ پؠٹھ کینٛہہ ٹوٗرِسٹہٕ ووٗرِسٹہٕ یور یِن تِمن لَگہِ تَتھ گیمہِ واریاہ زیادٕ مَزٕ اَتھ گیمہِ مُتعلِق وَنہٕ بہٕ تھوڑا کینٛہہ سہَ یوٚس یہ گیم چھُ اتھ منٛز چھِ ہؠکن ٲٹھۍ یا نَو نَفری گنٛدِتھ تِم ہیٚکن مٔہنی تہِ ٲسِتھ تِم ہیٚکن زنان تہِ ٲسِتھ یہِ ہیٚکہِ یہِ چھَ نہٕ مٔہنیَنی یوت خٲطرٕ کینٛہہ یہِ چھَ نہٕ زنان نےٕ یوت خٲطرٕ کینٛہہ دیٚیِم چیٖز یۄس یہِ گیم چھُ اتھ منٛز چھِ کینٛہہ چیٖز تتھ منٛز چھُ گۄڈنِکۍ چیٖز اِوَن اکھ ٹھیٚلہٕ چھُ یِوان اَننہٕ تتھ ٹھیٚلَس منٛز چھُ یِوان تراونہٕ کینٛہہ پھَمب تتھ منٛز ہؠکو دَجہِ تہٕ ترٲیِتھ مطلب تِم چیٖز ہؠکو نہٕ ترٛٲیِتھ کینٛہہ یِم انسانس لگنایٮ۪ن پتہٕ تتھ ٹھیلس یِوان گنٛڈ کرنہٕ سُہ ٹھیلہٕ گوٚژھ تیوٗتاہ بوٚڑ آسُن یوٗتاہ بوٚڑ أکِس اِنسان سٕنٛز مۄٹھ چھِ آسن مۄٹھ تمہِ کھۄتہٕ بوٚڑ تہِ ہؠکو تھٲیِتھ مگر جاد تَر چھِ تھاوان لَکٹُے اَتھ منٛز کیٛازِ چھِ أسۍ یِمے نَرم نرم چیٖز بَن تِکیازِ یہِ چھُ پؠوان کٲنٛسہِ اِنسانَس لگاوُن اگر اتھ منٛز کینٛہہ کٔنۍ کٔنہِ پھوٚلۍ وَنہِ پھوٚلۍ تھاوو سُہ ہیٚکہِ تٔمِس اِنسانَس لگٲیِتھ بَنوو اَسہِ یہِ چیٖز دٔیٚیِم چیٖز کترِ چھِ پؠوان اَننہِ کَترِ تِمن کترِ چھِ پؠوان گول بناوٕنۍ لَکٕٹۍ لکٕٹۍ گول کم از کم چھِ پؠوان بناونہِ ستھ گول کَترٮ۪ن ہٕنٛدۍ پتہٕ پؠوان تِم پیُوٚٹھُس پؠٹھ تھاوٕنۍ یِتھُے یم سَتھ کَترِ بنایہِ أسۍ تھایہِ پٹھُس پؠٹھ تتھ لڑِ چھُ یِوان اکھ بوٚڑ گول بناونہٕ مطلب أکِس بٔڑِس گولس منٛز بوٚڑ گول چھُ یِوان زمیٖن پؠٹھ دِنہٕ تَتھ بٔڑِس گولس منٛز چھِ یِوان یِم کَنہِ یِم قطرِ سَتھ تھاونہٕ تہٕ اتؠن چھُ بیٚہوان اکھ نَفَر اتھ گولس منٛز پتہٕ چھُ کٲم کران یِم پتہٕ یِم باقٕے نفر سٲری مطلب اگر وَنۍ نفر ستھ چھِ گیم گِنٛدان اکھ نفر بیٚیہِ اَتؠن اَتہِ ہُرے شےٚ تِم شےٚ بِہِن لٲنہِ لٲنہِ أکِس لاینہِ منٛز بیٚہن تِم یُس بروٹھِم نَفَر چھُ یۄس یُا نزدیٖک چھُ یِمَن کَترین سُہ کَرِ کٲم سُہ کَرِ کٲم سُہ تُلہِ یہِ اَتھ کیاہ سہَ وَنان یہِ چیٖز تُلہِ تہٕ لگایہِ یِمَن کترٮ۪ن یُس اَسہِ وٕنہِ بنوو ٹھیلہٕ یہِ ٹھیلہٕ لکُٹ ٹھیلہٕ یہِ کیاہ سہَ تُلہِ دَجہِ ٹھیلہٕ یُس چھُ یہِ کیاہ سہَ تُلہِ لگایہِ یِمَن کَترٮ۪ن یِم ہیٚکن زٕ کَترٕ تہِ پیٚتھ یِم ہیٚکن ترٛےٚ کَترٕ تہِ پؠتھ یِم ہیٚکن ژور تہِ پؠتھ یِم ہیٚکن پانٛژھ تہِ پؠٹھ یِم ہیٚکن شیٚتہٕ پؠٹھ سٔتِم ہیٚکہِ نہٕ پیٚتھ کینٛہہ تِکیازِ آلریڈی چھُ اکھ آسان زٔمیٖن پؠٹھٕے یِتھُے وَنۍ یہِ پیٚو چاہے وَنۍ پیٚیہِ مِثال پیٚیہِ ونۍ ترٛےٚ کترٕ پی وۄنۍ گیم کِتھ پٲنٛٹھۍ چھِ یہِ آسان گیم کِتھ پٲنٛٹھۍ چھِ زینان أمِس چھُ کٲم پؠوان کَرٕنۍ أمِس چھِ پؠوان یِم یِم کَترِ واپَس تھاوٕنۍ یِمَن باقیَن کترین پؠٹھ مطلب اگر ترٛےٚ کترٕ پیٚیہِ ژور چھِ أتھۍ پؠٹھ ژور چھِ برابر پننہِ شٮ۪یہِ ترٛےٚ پیٚیہِ پتھر یِمن باقین نفرٕ یِم باقٕے نفر چھِ یِمن چھِ پؠوان یِم ترٛےٚ کَترِ تُلٕنۍ یِم چھِ پؠوان اَتھ منٛز تھاونہِ مگر اگر یِم اگر یُس نفر اَتھ قطرٮ۪ن نِش بِہِتھ اوس اگر یِم کٲنٛسہِ نَفرَس سۭتۍ ٹھیلہٕ چلیٚو یہِ گوٚو اَوُٹ مطلب یہِ گوٚو گیمہِ مَنٛز نیٚبر مَطلَب یِتھٕے پٲٹھۍ چھِ یِمَن پؠوان کٲم کرٕنۍ یِمَن چھِ یِم کَترِ پؠوان اَننہِ تھاوان چھِکھ پؠوان یِمن باقیَن کترٮ۪ن پؠٹھ أمِس گٔژھ نہٕ یہِ بال أمِس گٔژھ نہٕ یہِ بال مَطلَب پَننِس پانَس کُن لَگٕنۍ کینٛہہ اگر یِمو اگر بال لٔج نہٕ أمِس کُن کینٛہہ تہٕ پتہٕ لٲج یِمو پتہٕ لگایہ یِمو تھایَکھ کترِ برابر پننہِ جایہ تہٕ یِمو زیٖن یہِ گیم تہٕ اگر یِم سارنی اگر یِم نفرَن کٲم کوٚر اگر یِمَن اگر یِم سارنٕے چلوو یہِ بال یِمو تھاینہٕ کترِ کینٛہہ یا اَگَر اکھ کَتٕر تہِ روٗز پَتھَر تہٕ یِم ہارے گیم تہٕ اتھ چھِ أسۍ اتھ گیمہِ ناو ونان سۄنس تعلے یہِ گیم گٔژھ گِندٕن اتھ چھُ واریاہ مزٕ لگان اتھ گیمہِ باقٕے وَسَلام